ہٮ۪لو وعلیکم سلام ہاں ٹھیٖک ٹھیٖک ہاں بلکُل بلکُل تُہۍ کٕم چھِو تۄہہِ کٕم چھو کَتہِ پٮ۪ٹھ آچھا اچھا اچھا اچھا ٹھیٖک چھِوٕ کیاہ خٲرٕے اوس حظ ؤنۍ تو مال کیاہ کَمیُک کوٗتاہ کوٗتاہ نَگ چھُو ضوٚرَت او پرواے نہٕ کیٚنٛہہ پرواے نہٕ مال بَننہِ سورُے ماز بَنیو سورُے تُہۍ مہٕ بامبریو پرواے نہٕ کیٚنٛہہ پرواے نہٕ کیٚنٛہہ تۄہہِ کَر چھ ضوٚرَت بیٖس ستم وُہ ستمبَر اے أسۍ چھِ آز نایے آ أسۍ چھِنہٕ أسۍ چھِ نایے أسۍ وَسو مےٚ چھُ مےٚ چھُ بٮ۪مار رِشتہٕ دارمےٚ چھُ وسُن مےٚ چھِ پونسَن ہُنز سَخ ضروٗرَت مےٚ چھُ وَسُن باے بہٕ وَسہٕ جلدی یی تہٕ بے کٕنہٕ یہِ مال جلدی ؤ کوٚرو تۄہہِ اورے فون یہِ گوٚو اصل تۄہہِ کوٚرو اورے فون تہٕ کِہیٖنۍ چھُنہٕ پرواے کوٗتاہ چھُ تۄہہِ مال کۭتیاہ مےٚ چھُو مال چھِ مےٚ زٕ ژور ہَتھ چھِ مےٚ زٕ ژور ہَتھ زٕ ژور ہَتھ نَگ چھِ مےٚ تَتھ مَنز چھِ مےٚ بوٛڑ اوٚڑ بوٚڑ لۄکُٹ اوٚڑ یُس تۄہہِ کھاندرَس پٮ۪ٹھ لَگیو سُہ چھُ مےٚ اصۭل پٲٹھۍ سُہ نیریو تۄہہِ تقریبن پندَہ کۄینٹَل کِہیٖنۍ چھُنہٕ پرواے کیٚنٛہہ

تہٕ ریٹ یِیَو آز دُکہٕ بازرَس چھَو ریٹ سۄے ریٹ رَٹو بہٕ تۄہہِ تہِ آز چھُو با بازَر بازَر تُہۍ بوٗزیو بازَر چھُ آز ساڑ ترٛےٚ ہَتھ لَمان بہٕ رَٹنہٕ ساڑ ترٛےٚ ہَتھ مےٚ چھے مجبوٗری بہٕ رَٹو توہہِ ترٛےٚ ہَتھ تہٕ تٕرٕٛہاے رۄپیہِ ترٛےٚ ہَتھ تہٕ ترٕٛہ رۄپیہِ رَٹو بہٕ تۄہہِ تہٕ مگر مےٚ گَژھِ پونسہٕ آسُن نَقٕد پونسہٕ چھُ نقٕد بیٚیہِ چھُ پونسہٕ گوٚو نقٕد کیازِ کہِ بہٕ اوسو تۄہہِ وَنان یہِ مےٚ ما رُکٲے مو تُہۍ زانہہ مالَس آ بہٕ دَپو تۄہہِ مےٚ چھُنہٕ زٕہٕنۍ لیکِن مےٚ چھُ آز مےٚ چھُ آز بلکُل مگر مےٚ چھُ آز پونسہِٕ واریاہ زیادٕ ضروٗری نہ نہ نہ وٕنکٮ۪س نہٕ وٕنکٮ۪س چھُس بہٕ اوٗرۍ ییٚلہِ بہٕ ؤ یورٕ وَسہٕ أتھی چھِ مےٚ پونسہٕ ضروٗرت لیکِن وون چھُو تۄہہِ تہٕ کَم سے کَم چھُو پانژھ سَتھ دۄہ تۄہہِ پیارُن زیادے تہِ مہ پیٚیہِ پیارُن کیازِ گۄڈٕ چھُ مےٚ وَسُن بہٕ رَٹہٕ تَھک تَھک رَٹہٕ بہٕ گۄڈٕ سۄنامَرگ سۄنامَرگ گۄڈٕ رَٹہٕ بہٕ سۄنامَرگ وَسہٕ بہٕ تمہِ پَتَن کَڑٕ بہٕ بیٚیکھ تَھک چھُ اَسہِ کَڑُن کَنگَن کَنگَن ؤسِتھ ییٚلہِ أسۍ واتو أسۍ واتو مَنہِ گام کٔدلَس پٮ۪ٹھ وٲیِل کٔدلَس پٮ۪ٹھ تَمہِ پَتن یُتھُے یُتھُے بہٕ کَنگن وَسہٕ بہٕ واتہٕ کَنگن بہٕ کَرو تۄہہِ فون یہِ چھُنا پَنُن نَمبر تۄہہِ یہِ آ ٹھیٖک چھُ بہٕ کَرو تۄہہِ فون تَمے ساتَن تہٕ تُہۍ تہِ وٲتِو پَتہٕ اَگر بہٕ أسۍ آسو یُکنُے جَب پکناوان تُہۍ تہِ ؤسِو تہٕ أتی وٕچھو آمنے سامنے کٔرِو تُہۍ آمنے سامنے کٔرِو تُہۍ یہِ وٕچھُو مال لََگیٛا نہٕ لَگیٛا کِیُٛتھ کیاہ چھُ تہٕ أتی نِیِو پَتہٕ آرام سان أنِو پَتہٕ گٲڑۍ تہِ چھُنا ٹھیٖک باقٕے چھُو سٲری ٹھیٖک چلو چلو کِہیٖنۍ چھُنہٕ پرواے کِہیٖنۍ چھُنہٕ اَد سا